کشمیری چھِ اکھ اہم تہٕ ضٔروٗری تِکیٛازِ اَمہِ سۭتۍ ہیٚکہِ سون کلچر تہٕ سٲنۍ اِنسٲنِیت بٔچِتھ زبان چھےٚ سۄ اکھ اہم حِصہٕ ییٚمہِ سۭتۍ أسۍ پںٛنِس پنٛنِس سماجس پنٛنِس رہن سہنس تہٕ پنٛنٮ۪ن کِتابن سۭتۍ رٔلِتھ ہٮ۪کو یہِ چھِ اکھ اہم یُس اَسہِ اَصٕل چھِ آسان تہٕ ضروٗری چھُ اگر أسۍ وٕچھو شُرٮ۪ن کٲشُر پراوُن چھُ ضُروٗری کلچرٕچ آٮ۪ڈٮ۪نٛٹی تہٕ بیٚیہِ بناوٕنۍ لُکن ہٕنٛز زبان چھِ اکھ اہم کِردار نِبھاوان سٲنِس کنٮ۪کشنس سٲنِس پتھ کالہِ سۭتۍ یَتھ منٛز سٲنۍ ٹرٛٮ۪ڈِشن چھِ یِوان بیٚیہِ وٮ۪لیوٗوٕز چھِ یِوان یہِ چھِ اکھ میٖڈِیم گَژھان ییٚمہِ سۭتۍ أسۍ پکان چھِ برٛونٛہہ یَتھ منٛز دٔلیٖل چھےٚ یِوان نالیج چھےٚ یِوان تہٕ اتھ کیسہِ منٛز کشمیٖر یۄس چھِ یہِ چھِ اکھ اصٕل لنٛگویج یَتھ یَتھ منٛز وارِیاہ پۄیٹرٛی چھےٚ یِوان تہٕ بیٚیہِ کِتاب چھےٚ یِوان تہٕ بیٚیہِ چھِ اتھ وارِیاہ ڈٮ۪پتھ تہٕ یِہوٚے زِنٛدٕ تھاونہٕ خٲطرٕ لۄکٹٮ۪ن جوانن پَزِ یہِ ضٔروٗری پَرُن اگر أسۍ وٕچھو اہم وجہ چھُ یہِ کشمیٖریَس سِٹوٗڈنٛٹس کشمیری پرناوُن تِکیٛازِ اَمہِ سُنٛد رول چھُ ضٔروٗری تِکیٛازِ یِہوٚے پکنایہِ پتہٕ اتھ برٛوںٛہہ پرٛٮ۪تھ کانٛہہ زبان چھےٚ پنٕنۍ پنٕنۍ تھاوان پنُن کلچر تھاوان بیٚیہِ آسان اَمِچ ہسٹرٛی اگر أسۍ وٕچھو کشمیری اَمیُک آرل تہٕ ٹرٮ۪ڈِشن چھُ یہِ زٕ پۄیٹرٛی تہٕ کلاس ؤرک شُرٮ۪ن پرناوُن لنٛگویج چھِ تِمن اٮ۪کسٮ۪س کَران زٕ تُہۍ کٔرِو وٮ۪لٕتھ بیٚیہِ کٔرِو نالیج تہٕ اکھ اہم اٮ۪پرِشن تھٲیِو پنٛنٮ۪ن بَڑٮ۪ن خٲطرٕ اگر أسۍ وٕچھو اَمہِ اٮ۪فٲٹ وَرٕ چھِ یہِ زٕ یِم یِم جنریشن چھِ یِم ہَسا گَژھِ دوٗر کَمہِ نِش پنٛنہِ کلچر نِش اَسہِ پَزِ زیادٕ کھۄتہٕ زیادٕ پنٛنٮ۪ن شُرٮ۪ن کٔشیٖرِ پرناوٕنۍ تِمن پَزن نہٕ اَسہِ لۄکچار پٮ۪ٹھ اُردو پرناوٕنۍ کیٚنٛہہ اگر أسۍ وٕچھو آز کل ییٚلہِ تہِ بچہِ اَسہِ چھِ زٮ۪وان تِمن چھِ مول موج پِتٕر بٕڑِ بب نانۍ سٲری خاندانٕکۍ اُردو یژھان ہیٚچھناوُن مگر تِمن ما چھےٚ پَے زٕ اگر أمۍ اُردو ہیٚچھ یُس اَسہِ پنٕنۍ ماجہِ کشمیری چھےٚ سۄ گَژھِ غٲب تہٕ تتھ روزِ نہٕ وٮ۪لیوٗوٕے کانٛہہ اِس لیے پَزِ اَسہِ مودبانہ گُزٲرِش کَرٕنۍ لُکن زٕ یُس تہِ بچہٕ زیٚیہِ تٔمِس کٔرِو زیادٕ کھۄت زیادٕ کٔشیٖر زبان ہیٚچھناونُک توفیٖق تِکیٛازِ ییٚلہِ تُہۍ تٔمِس کٔشیٖر زبان ہیٚچھنٲیِو تیٚلہِ ہٮ۪کہِ سُہ برٛونٛہہ پٔکِتھ تہٕ تیٚلہِ ہیٚکہِ سُہ وٕنۍ کٔشیٖرِ ہٕنٛز زبان کُنہِ جاے وٲتِتھ اگر نہٕ اَسہِ پنٛنٮ۪ن بچن کشمیری ہیٚچھنو کیٚنٛہہ تہٕ دۄہ کھۄ دۄہ گَژھِ سٲنۍ زبان اکھ ٹایِم واتہِ ییٚلہِ کٔشیٖرِ ہٕنٛز زبان انٛد ہٮ۪تھ ختٕم آسہِ گٔمٕژ تہٕ پتہٕ آسہِ یہِ یِوان صِرف دٔلیٖلن منٛز ونٛنہٕ کشیٖر زبان چھِ وارِیاہ اصٕل تہٕ مَزٕدار تہٕ اتھ بولنس چھِ اکھ پنُن اہم کردار تہٕ بیٚیہِ چھِ منٛزٕ یِوان اَمہِ سۭتۍ بوزنس سۭتۍ اِس لیے پَزِ اَسہِ زیادٕ کھۄتہٕ زیادٕ کٔشیٖرِ ہٕنٛز زبان تِمن لۄکٹٮ۪ن بچن پرناوٕنۍ اَسہِ پَزِ ضروٗری یِمن سُکوٗلن منٛزٕ کٲشِرۍ پٲٹھۍ پرناوُن نَہ کہِ اُردو پٲٹھۍ تِکیٛازِ یِمن ہیٚکہِ پنٕنۍ یہِ ماجہِ زبان برٛوںٛہہ پکنٲیِتھ اگر نہٕ یِمہٕ یہِ برٛوںٛہہ پکناوان تہٕ